السلام علیکُم یہِ چھِ حظ کیٖف ریسٹورنٹ کۄپوارا بہٕ چھُس مَنان شاہ عرض کران اَسہِ اوس عرضہٕ رَژھ ۂنہ اکھ اَسہِ چھُ گرِ فنکشن شُرہ اَگست زٕ ساس ترٛۆوُہ تہٕ مےٚ اوس تَتھ فنکشنس کِس کیٚنہہ کھیٚن چیٚن اَیٹم ضرورت بہٕ وَنو تۄہہِ ناو مےٚ کیاہ کیاہ چھُ ضرورت مےٚ چھُ ترٕٛہ پٔژھۍ ترٕٛہن نَفرن یُن ترٕٛہن نَفرن کِیُت چھُ مےٚ کھیٚن چین ایٹم ضرورت یہِ گژھِ مےٚ ایٚولیبٕل آسُن شُرٲہمہ مَگر ڈیٚلِؤری گژھِ مےٚ آن ٹایِم آسٕنۍ بہٕ وَنو تۄہہِ کینٛہہ ایٹمَن ہٕندۍ ناو تُہۍ جورو اَتھ رَقم تُہۍ وُچھِو مےٚ کوٗتاہ چھُ یہِ بنان تُہۍ کٔژ پٔرسَنٹ دِیو مےٚ پتہٕ اَتھ پٮ۪ٹھ ڈِسکونٹ دُپھرَس دُپھہارَس بَتس پٮ۪ٹھ گوٚھ مےٚ آسُن یہِ فنکشن اسہِ دُپہرس بتس پٮ۪ٹھ بیٚیہِ چھُ اَتہِ دِگرن جاے ہُند اِنتظام تہِ مےٚ کور اَمہِ برونٛہہ واراہن ریسٹورنٹن سۭتۍ کَتھ دۄن ژۄن سۭتۍ مَگر تِم ٲسۍ نہٕ ہوم ڈیٚلِؤری ٲسۍ نہٕ مےٚ تِم اوپشن دِوان کِہینۍ اَگر تُہۍ مےٚ ہوم ڈیٚلؤری ہیٚکِو دِتھ تہٕ تُہۍ چھِو مےٚ نَزدیٖکی پیٚوان تہٕ ہوم ڈیٚلؤری ہیٚکہِ تُہنٛد دٔس یوٗتاہ ہنہ مےٚ اِنفارمیشن آیۍ یوٗتاہ ہنہ مےٚ لوٗکو ووٚنُکھ تُہُند ہوم ڈیٚلؤری چھِ تُہۍ دِوان بہٕ چھُس تُہُند ریگیٚلر کَسٹمَر تہِ تُہۍ وُچھِو بہٕ وَنو تۄہہِ ایٹم تُہۍ وُچھِو کیاہ کیاہ اَتھ کیاہ رَقم واتہِ شُرہ اَگست چھُ مےٚ یہِ ضروٗرت ترٕہن پژھن تُہۍ لیٚکھِو لنچس دُپھرَس بَتس پٮ۪ٹھ گژھِ مےٚ تَبخ ماز آسُن روگن جوش مرژٕوانگن کۄرمہٕ دانول کۄرمہٕ پَلیٹس پٹھ کَباب چِکن کۄکُر گژھِ آسُن کۄکُر گژھن زٕ قٕسم تتھ منٛز اکھ دۄدَس منٛز تہٕ بیاکھ فریِڈ بیاکھ تٔلِتھ کۄکُر گۄشتاب گژھِ آسُن مَرژٕوانگن کۄرمہٕ گژھِ آسُن مَشروٗم مٹر مَشروٗم گژھن آسٕنۍ شامی کَباب گژھِ آسُن ڈٔمبۍ پیٖس گژھِ آسُن ژامن گژھِ آسٕنۍ گۄشتاب گژھِ آسٕنۍ یَخٕنۍ گژھِ آسٕنۍ تُہۍ جوڑو ایٹم یہِ کوتاہ چھُ بَنان بیٚیہِ یُس تِم پَتہٕ چاے چھُ مےٚ ضرورت چایہِ پٮ۪ٹھ یِنۍ تِم تتھ خٲطرٕ گژھِ مےٚ تُہندۍ تھروٗ بیکری واتںۍ بیکری منٛز بٲکِر کھٲنۍ گژھِ آسٕںۍ کُلچہٕ گژھن آسٕنۍ نُنہٕ چاے کرٕ بہٕ گرے ایٚولیبٕل شُرہ اَگست چھُ مےٚ یہِ دُپھرَس پروگرام مےٚ گژھِ ہوم ڈیٚلوری گژھِ مےٚ یہِ واتنۍ ٹامَس پٮ۪ٹھ کالٹی منٛز گژھِ نہٕ مےٚ کٕہٕنۍ تہِ کَمپرومَیز آسُن بیٚیہِ یُس مےٚ بٲقٕے ریسٹورنٹ دہ پٔرسنٹ ڈِسکَوُنٹ دِوان تُہۍ اَگر نہٕ پَنداہ بَجاے اگر تُہۍ مےٚ باہہ پٔرسنٹ ڈِسکوُنٹ دِیو مَگر کالٹی منٛز چھُس نہٕ بہٕ یَژھان کٕہٕنۍ تہِ کَمپرومَیز کَرٕنۍ مےٚ گژھن تُہُنٛد شیف تہِ ییٚتی ایٚولیبٕل آسٕنۍ ٹایمَس پٮ۪ٹھ گژھِ مےٚ دُپہٲرن واتُن شُرہ اَگست اَگر تُہۍ باہہ پٔرسنٹ زیادٕ تہٕ آفر ہیٚکو پَنٕنہِ طرفہٕ دِتھ سُہ روزِ واریاہ جان یہِ یِم ایٹم تۄہہِ ؤنو یِم گژھن مےٚ سٲری ایٚولیبٕل آسٕنۍ مےٚ گژھِ نہٕ کٕہٕنۍ تہِ شِکایت روزٕنۍ تُہُندۍ دٔسۍ باقٕے وَسلام شُرہ اَگستہٕ زٕ ساس ترٛۆوُہ باقٕے وَسلام